ہیلو اسلام علیکُم وعلیکُم اسلام کٕم حظ چھِو اَہَن حظ دۄیہِ خٲرا اَہَن حظ آ آ کَتہِ حظ سُہ حظ چھُو سہل مَسلہٕ تُہۍ ؤنۍ تَو کَتہِ أسۍ حظ چھِ دۄہَس سَتھ ہَتھ رۄپیہِ ہٮ۪وان نہ نہ نہ أسۍ چھِ ساس ہٮ۪وان تہٕ تۄہہِ دوٚپ وۄنۍ وۄنۍ اَسہِ چھِ پوش ییٚتہِ وَوٕنۍ یَتھ آنٛگنَس تہٕ باقٕے اگر درٛمُن وَمُن آسہِ ہا أسۍ چھِ تَتھ ساس رۄپیہِ ہٮ۪وان آ آ کیٚنٛہہ چھُنہٕ تُہۍ ؤنِو مےٚ ایڈرَس اچھا اچھا اَچھا گُڑٲیی یَٲژ کَرٕنۍ پوشَن آ چلو ٹھیٖک چھُ اَدٕ حظ اَسلام علیکُم